السلام علیکُم تُہۍ چھِو حظ کنگس ریٚسٹورنٛٹ پٮ۪ٹھ مےٚ کَرے وٕنۍ آرڈر حظ یہِ اکھ کَرے مےٚ بِریانی اکھ بیٚیہِ کرے مےٚ چِکن کانٛتی اکھ پَلیٹ تہٕ بیٚیہِ کَرے مےٚ بَریانی زٕ پَلیٹ مَٹن بِریانی مَگر مےٚ گٔے مٔشدٕے یہِ حظ یہِ بیٚیہِ تہِ اتھ منٛز ڈیٚزٲٹٕس تہِ اَتھ منٛز ایٚڈ کَرٕنۍ مےٚ گٔے تِم مٔشدے یِم دَپہو بہٕ تۄہہ تُہۍ کٔرزیٚو تِم اَتھ ایٚڈ تۄہہ کیاہ کیٚاہ چھو ونٛکیٚن ایٚولیبٕل آیس کریم چھِوا تۄہہ وینلا آیس کریم یا پیسٹری چھا گۄلاب جامُن یِمو منٛز چھُوا تۄہہ کیٚنٛہہ ایٚولیبٕل اَگر چھو تیٚلہِ تھٲیزیٚو تُہۍ گۄلاب جامن زٕ ڈبہٕ بیٚیہِ کٔرزیٚو پیسٹری زٕ ڈَبہٕ بیٚیہِ کٔرزو وینلا آیس کریم اکھ پیک یِم کٔرزیٚو سورُے اَتھ سۭتۍ ایٚڈ تہٕ بہٕ یِمہٕ پَتہٕ لگ بگ شام ٹایمَس اَپٲری تہٕ بہٕ کَرو اَمہِ ساتہٕ تۄہہِ فون تہِ تہٕ پَتہٕ تُلہٕ بہٕ یہِ سورُے